آزکل کِس دورَس منٛز یِم زَن ایپلِکیشنہٕ ساروی کھۄتہٕ زیادٕ سماٹ فونَن منٛز اِستعمال چھِ أسۍ کَران تِمن منٛز چھُ گۄڈنِچی اِنسٹاگرٛام یِم زَن سوشَل میٖڈیا ایپلِکیشنہٕ چھِ اِنسٹاگرٛام چھُ فیس بُک چھُ وَٹسایپ چھُ دوٚیِم چیٖز یُس زَن ترجیٖجو ہٕنٛدۍ ساروی کھۄتہٕ زیادٕ ایپلِکیشن دِنۍ سۄ گٔے آنلاین پیمؠنٛٹ ایٚپلِکیشنہٕ ییٚمہِ سۭتۍ یَتھ منٛز زَن فون پے گوٗگٕل پے وغیرہ یِوان چھِ ییٚمہِ سۭتۍ زَن أسۍ پیمؠنٛٹ یَتھ پونٛسہٕ آنلاین چھِ ہؠکَان أکِس بیٚیِس ٹرٛانسفَر کٔرِتھ تہٕ ویدَر ایپلِکیشنہٕ وغیرہ میپٕس وغیرہ آزکل تِکیازِ سورُے سماٹ فونَن پؠٹھٕے پَکان تہٕ یِم ایپلِکیشنہٕ چھِ أسۍ زیادٕ یوٗز کَرَان وۄنۍ چھُ تُہُنٛد سَوال زِ فٲیدٕ تہٕ نۄقصان کٔم چھِ سٔماٹ فونن فٲیدٕ چھُ یہِ کہِ اَسہِ چھِ امہِ سۭتۍ حدٕ کھۄتہٕ زیادٕ ٹایم چھِ یِم بَچاوَان سٔماٹ فونو سۭتۍ کیٛازِ یۄس کٲم آسہِ نیٚبر کَرنۍ ٲسۍ پؠوان گژھُن کَمپوٗٹر وٲلِس نِش یا تَتھ ٲسۍ ہاڈ کاپی پؠوان بَناوٕنۍ آزکَل چھِ أسۍ سۄ کٲم سٲرٕے فونَس پؠٹھٕے کَرَان سٔماٹ فونَس پؠٹھٕے کران آٹِفِشَل اِنٹیلِجَنس چھُ بَناو تَمہِ دیُت اَسہِ واریاہ مَدَتھ یِم کامہِ کَرنَس منٛز گۄڈٕنِچہِ کَتھ ٹایم چھُ بَچان کٲم چھِ نیرَان اَصٕل پٲٹھۍ پونٛسہٕ چھُنہٕ لَگَان زیادٕ کینٛہہ کَم پونٛسَن پؠٹھ چھِ أسۍ زیادٕ کٲم کَرَان وۄنۍ گٔے اَمیِکۍ نۄقصانات نۄقصانات چھِ اَمیُک گۄڈنِچی کَتھ ایڈِکشَن ایڈِکشَن مطلب گوٚو أسۍ چھِ اَمِچ لَت لَت لَگان اِنسٹاگرٛام چَلاوَان چَلاوَان اگر مَزٕ آو گنٛٹہٕ زٕ گنٛٹہٕ ترٛےٚ گَنٹہٕ چھِ أسۍ سۭتۍ گژھان ییٚمہِ سۭتۍ زَن سٲنۍ دِماغی حالت تہِ بِگڑان چھِ دوٚیِم کَتھ اَمِکۍ ڈِسپٕلے منٛز یِم امہِ کہِ فون کہِ ڈِسپٕلے چھِ یہِ چھِ منٛز یِم ریز چھِ سانہِ أچھِ تَباہ کران سٲنِس صحتَس پؠٹھ چھِ اَمیُک مُضِر اَثَر پیٚوان بَچَن منٛز بَچَن منٛز آیہِ اَمیُک واریاہ اَثَر وٕچھنہٕ اَمہِ سۭتۍ چھُ بَچَہٕ اگر غلط کامہِ کُن لوٚگ تہٕ تعلیٖم أمہِ سٕنٛدۍ پؠٹھ تہِ چھُ واریاہ زیادٕ مُضِر اَثَر پیٚوان